وعلیکُم السلام آ تُہۍ کَم چھُو اَچھا ٹھیٖک تۄہہِ کَتھ متعلق چھُو یہِ آٹِکل لیوکھمُت اَچھا بیٚیہِ کیٛاہ چھُو تۄہہِ اَتھ منٛز کٲشُرخاص کیٚنٛہہ اٮ۪ڈ کوٚرمُت اَچھا اَچھا ٹھیٖک چَلو بیٚیہِ اَتھ کیٛاہ سا نا وَنان تۄہہِ کوٗتاہ ٹایم لوٚگوُ اَتھ لٮ۪کھنَس آ پرٛٮ۪زَنٹیشَن چھےٚ اَتھ اَصٕل بَنٲیِتھ ٹھیٖک تہٕ تُہۍ کٔرۍزیو کٲم زیٹھۍ زیٹھۍ پایِنٛٹ چھِ تِم کٔرۍزیو تھوڑا بہت شاٹ بیٚیہِ کٔرۍزیو اَتھ منٛز بٲقی مطلب کیٚنٛہہ کَلچَرل پرٛوگرامٕز چھِ تِم کٔرۍزیو اٮ۪ڈ کٔشیٖرِ منٛز یا کٲشِر ہوم ریٚمِڈیٖز چھِ تِم تہِ کٔرۍزیو اَتھ منٛز اٮ۪ڈ ہٮ۪لو

تِم تہِ کٔرۍزیو تُہۍ اٮ۪ڈ تہٕ بیٚیہِ چھِ مطلبہٕ کشمیٖرس متعلق یہِ تہِ تۄہہِ مطلب پانَس پَے چھُو تہِ کٔرۍزیو تُہۍ اَتھ آٹِکَلَس منٛز اٮ۪ڈ تہٕ تَمہِ پتہٕ کَرون أسۍ یہِ پبلِش ٹھیٖک چھےٚ اَچھا بیٚیہِ کٔرۍزیو تُہۍ اَتھ کٲم بیٚیہِ لیکھزیو اَتھ تُہۍ پَنُن ناو بیٚیہِ یِمو تۄہہِ ہٮ۪لٕپ آسیو کوٚرمُت اَتھ آٹِکلَس منٛز لٮ۪کھنَس منٛز تہٕ سُہ کٔرۍزیو تُہۍ اٮ۪ڈ ٹھیٖک چھےٚ تہٕ اَمہِ پتہٕ کٔرۍزیو تُہۍ سبمِٹ فِلحال دِمہٕ بہٕ اَتھ نظر آسہِ مہ اَتھ کُنہِ جاے مطلب فالٹہٕ والٹہٕ کیٚنٛہہ اٮ۪ڈ ما آسٮ۪س کیٚنٛہہ کَرُن یا کانٛہہ پایِنٛٹ ما آسہِ کٮ۪نسَل کَرُن

آ تُہۍ کٔرۍزیو مےٚ یہِ سٮ۪نٛڈ ٹھیٖک چھا تُہۍ کٔرۍزیو کٲم تُہۍ کٔرۍزیو مےٚ یہِ میل میٛانہِ ای میل آی ڈی پٮ۪ٹھ ٹھیٖک چھےٚ چَلو چَلو اَدٕ سا بِہِو رۄبَس حَوال چَلو سُہ وٕچھو پتہٕ پانَے ییٚمہِ ساتہٕ فاینَل یہِ آسہِ سبمِٹ کَرُن تَمہِ برٛۄنٛہٕے وٕچھو أسۍ ٹھیٖک چھا اَدٕ سا اَدٕ سا بِہِو رۄبَس حَوال